پانٛژن اِنٹرنیٚشنل سِٹیٖزن ہُنٛد ناو یِم مےٚ یاد چھِ گۄڈنیُک چھُ نیووارٕک دۄیِم نِو جرسی ترٛیٚیِم چھِ کیٚلفرونی ژوٗرِم چھُ اَستانبُل پوٗنٛژم چھُ ممبٕے یِم پانٛژھ چھِ مےٚ یاد